ہیٚلو وعلیکُم سلام آ آ ٹھیٖک تُہۍ چھِوا ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک آ آ بٕے چھَس

آ آ تتھ حظ چھِ أسۍ ترٛاوان آ آ تتھ تۄہہِ کَر حظ چھُو ضروٗرت ہاں آتھوارِ دۄہ چھِ أسۍ آوٕرۍ اَگر تُہۍ مٲنِو تیٚلہِ سوٗزہوٗن أسۍ پنٕنہِ بدلہٕ بیٚیہِ کانٛہہ مگر أسۍ چھِنا تَمہِ دۄہہ آوٕرۍ اَسہِ چھُ بیٚیِس جاے اَسہِ چھُ بیٚیِس جاے کرُن آ اَسہِ چھُ گژھُن بیٚیِس جاے اَسہِ چھُ سوپور گژھُن تَمہِ دۄہ آ آ اَسہِ چھُ تِمن ووٚنمُت بدل ہیٚکِہ نا چٔلِتھ اَہَن حظ آ

تیٚلہِ چھُ اَسہِ تیٚلہِ چھُ اَسہِ گۄڈٕ تِمن کَرُن فون ییٚلہِ تِم مانن اگر تِمنٕےَ تِمنٕے چلہِ بیٚیہِ کانٛہہ ٹھیٖک حظ چھُ أسۍ کَرو کوٗشِش أسۍ کَرو کوٗشِش أسۍ ونو تِمن ییٚلہِ تِمن چلہِ بیٚیہِ کانٛہہ تیٚلہِ یِمو أسۍ پانے اور کانٛہہ کور آ آ آ تُہۍ ٲسِوٕ حظ تتہِ تَمہِ دۄہ آ آ تۄہہِ کٔمِس حظ چھُو خانٛدر اَچھا اَچھا بیٚنہِ أسۍ کَرو وُچھو آ تِی أسۍ کَرو تور فون سُہ حظ چھُ پتہٕ سہلٕے ییٚلہِ تِم مانن پتہٕ آ وُچھو أسۍ گۄڈٕ تِمن سوٗزہوٗن تیٚلہِ بدل کانٛہہ آ کوٗشِش کَرو کوٗشِش کَرو تِمنٕے سوزو أسۍ بدل کانٛہہ اوٗر یِمو أسۍ پتہٕ پانے آ آ اَدٕ سا اَدٕ